ہیٚلو اسلام علیکُم آ تُہۍ چھِو حظ ڈاکٹر رُقییہ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ چھِو حظ اَلحمُدللہ پانہٕ چھِو حظ ٹھیٖک اہن حظ مےٚ اوس ڈاکٹر صٲب راتہٕ پٮ۪ٹھ حظ لیفٹ سایڈٕ پین ہِش باسان بیٚیہِ ٲسٕم واریاہ زیادٕ باسان سۄ بیٚقرٲری ہِش بہٕ ہیٚک نہٕ نیٚنٛدٕر تہِ پوٗرٕ کٔرِتھ کِہیٖنٛۍ نہٕ مےٚ دوٚپ بہٕ کَرہو تۄہہِ کال بیٚیہِ چھِ گٔے واریاہ دۄہ ہفتہٕ کھَنڈ بہٕ چھَس نہٕ ہٮ۪کان نیٚنٛدٕر ویٚنٛدٕر کٔرِتھ کِہیٖنٛۍ ٹوٹلی نہٕ کِہیٖنٛۍ مےٚ دوٚپ

بہٕ ٲسٕس کھٮ۪وان تھوڑا بہت دَوا حظ اَمیُک ہارمون دَوا مگر مےٚ کوٚر پَتہٕ وِد ٹایِم سُہ بنٛد تہٕ کیٛازِکہِ مےٚ اوس نارمَل سورُے نیران پَتہٕ تھٲوِو مےٚ ڈاکٹَر صٲبَن بیٚکۍ ڈاکٹَر صٲبَن اَکھ طاقتی دَوا اَکھ وۄنۍ چھَس نہٕ بہٕ سُہ تہِ کھٮ۪وان کِہیٖنٛۍ

نہَ بہٕ چھَس نہٕ یِتھٕ کٔنۍ ڈاکٹر صٲب سونٛچان وونٛچان کِہیٖنٛۍ نہٕ مگر کیٛاہ چھِ اَتھ وَنان وۅنۍ یُتھُے کیٚنٛہہ ٹایِم چھُ آسان آ مےٚ چھُ کُنہِ ٹایمُک گژھان سُہ ہاٹَس گَبراہٹ ہِش نیٚنٛدٕر ہِش باسان پتہٕ چھُ مےٚ پٮ۪وان بُتھ وُتھ چھَلان أتی چھَس بہٕ واپَس اَتہِ ایٹَنٹِو پوزِشَن منٛز یوان مگر میٚکزِمَم ٹایِم چھَس بہٕ آسان سۅ زَن نٮ۪تہٕ سۅتھ ہِش مےٚ چھُ باسان مےٚ چھُ ویٹ تہِ تھوڑا بہت گین گوٚمُت اَچھا اَچھا ٹھیٖک ڈاکٹر مےٚ ؤنۍتَو اَکھ چیٖز سیلِڈَن منٛز کیٛاہ کیٛاہ ہیٚکہٕ بہٕ نِتھ زیادٕ تَر چھُنا آسان ہُو مارکیٹَس منٛز واریاہ نٔوۍ نٔوۍ چیٖز تہِ آمٕتۍ تہٕ تَمی تِم چھِ آسان أڑۍ ہارَمفُل تہِ تہٕ أڑۍ چھِ آسان اَصٕل تہِ مےٚ کیٛاہ کیٛاہ پَزِ کھیٚون ییٚمہِ سۭتۍ مےٚ تھوڑا ویٹ تہِ گژھ کَمپُلیٖٹ اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک چلو شُکریہ شُکریہ ڈاکٹر صٲب شُکریہ اَدٕ حظ اَسلام علیکُم